مےٚ حظ چھُ پوٗرٕ ناو اِدریٖس احمد لون بہٕ چھُس روزان گۄلگامۍ تہٕ دٔہمہِ تام چھُ مےٚ پوٚرمُت آکسفٲڑ پریزنٹیشن سکوٗل اننت ناگ تہٕ کٔہمہِ ہُنٛد تہٕ بٔہمہِ ہُنٛد چھُ مےٚ کوٚرمُت ہاے سکینڈری کیلم تہٕ تتہِ پٮ۪ٹھ چھُ مےٚ کوٚرمُت ییٚلہِ مےٚ ٹُویلتھ پاس کوٚر پتہٕ چھُ مےٚ کالیج کوٚرمُت جویِن تہٕ میٲنۍ یِم شوق چھِ تِم چھِ کرکٹ چھُس یہِ چھُ مےٚ شوق ٹریکنٛگ ہُنٛد چھُ مےٚ شوق سویمنٛگ ہُنٛد چھُ مےٚ شوق گاڈٕ رٹنُک چھُ مےٚ شوق بایِک چلاونُک چھُ مےٚ شوق